مےٚ چھِ گژھُن کِرمانی ریسٹورنٛٹ رِستہٕ اَننہِ اَسہِ چھی نا آمُت مہمان بہٕ اَنٕے رِستہٕ زٕ تہٕ پَتہٕ دِمے بہٕ تٔمِس بَتہٕ پھوٚل وۄنۍ کیٛاہ کَرو پٔژھ چھی نہٕ یِوان پَتہٕ چھِ پیٚوان یِتھٕے کٔنی نیرُن جلد بٲزی منٛز